یُس تہِ اَسہِ ژھۄٹھ أنٛدۍ پٔکۍ چھُ نیران اَسہِ پَزِ اتھ اصل کانٛہہ قَدَم تُلُن تہٕ یہِ پَزِ اَسہِ کُنہِ جایہِ ڈمپ کَرُن اَسہِ پَزِ پَنُن ماحول صاف تھاوُن تاکہِ أسۍ بَچَو بیٚماریٚو نِش تہٕ بیٚیہِ باقیو چیٖزو نِش صاف صاف ماحول تھاونہٕ خٲطرٕ پَزِ اَسہِ اکھ کمیٖٹی بَناوٕنۍ یُس ہَسا اَسہِ سٲنِس مَحلَس مَنٛز آسہِ نَظَر تھاوان ژھۄٹَس رِلیٹِڈ یا یُس تہِ اَسہِ مَلبہٕ وَلبہٕ چھ نیران أنٛدۍ پٔکۍ تہٕ سُہ ہَسا یہِ گَژھِ یُن اصلہِ جایہِ کَرنہٕ کُنہ دۄبَس مَنٛز گَژھِ یُس سُہ بند کَرنہٕ تاکہِ سُہ یُس تہِ سون أنٛدۍ پٔکۍ ماحول چھُ سُہ ہَسا روزِ صاف تہٕ أسۍ ہیٚکو آرام سان کُنہِ تہِ یعنی کہِ اورٕ یورٕ آرام سان پٔکِتھ تہٕ بیٚیہِ تہِ ہیٚکن نہٕ اَسہِ بیٚمارِ ویٚمارِ پوٗرِتھ کینٛہہ تہٕ یُہے پَزِ اَسہِ امہ خٲطرٕ اِقدام اسہِ پَزَن کینٛہہ قَدَم تُلٕن تہٕ کمیٖٹی پے اَسہِ بَناوٕنۍ ییمہ خٲطرٕ اَسہِ پَتہٕ یِم آسَن نَظَر تھاوان پَتہٕ یِم ماحول پَننِس یتھ سماجَس مَنٛز تہٕ اَسہِ کیاہ کَرو کٲم اَسہِ روزو یعنی یُس تہِ اَسہِ ژھۄٹھ آسہِ سُہ ہَسا گَژھِ اصلہِ جایہِ کُنہِ دۄبَس مَنٛز یُس بند کَرنہٕ